وعلیکُم سلام اسلامُ علیکُم اۭں ٹھیٖک پٲٹھۍ تُہۍ چھُوا ٹھیٖک شُکُرشُکُر رۄبس کُن مےٚ حظ ٲسۍ سوٗٹ زٕ ژور سُوٕنۍ حظ تُہۍ ؤنۍ تو ریٹ اکھ چھُ شرارہ سُوُن بیٚیہِ چُھ گرارہ سُوُن بیٚیہِ چُھ پاکستانی ڈزاین کَڑُن یمن ؤنۍ تو ریٹ کاٹنس منٛز چھُ اکھ سِلکس منٛز چُھ اکھ پاکستانی چُھ اکھ سمپٕل چُھ اکھ وۄنۍ ؤنۍ تو تُہۍ ریٹ کیٛاہ سمپلس کیاہ چھُو ہیوان مطلب شرارہس کیاہ چھُو تُہۍ ہیوان پاکستانی ڈزاینس کیاہ چھُو تُہۍ ہیوان کینہہ ہیٚکہِ نا کم کٔمی ہیٚکہِ نا گٔژھِتھ مطلب اگر أسۍ سوٗٹ مےٚ چھِ دہ یا پَنٛداہ سُوٕنۍ اَسہِ چھِ گَرِ تھوڑا مطلب اٮ۪نگیجمینٹ چھِ مےٚ بیٚنہٕ اَسہِ چھِ واریاہ پَلو سُوٕنۍ وۄنۍ کٔرِو تُہۍ کم کینہہ اچھا ٹھیٖک ڈیڑیس چھ مےٚ کمیٖز یزار سُوُن بیٚیہِ چھ مےٚ کوٹ پتلون تٔمس سُوُن تِمن ؤنۍ تَو ریٹ اتھ گَژھِ نا کم کینہہ نہ اتھ کٔرو تُہۍ واریاہ کم کینہہ ییٚلہِ نہٕ اَسہِ تُہُندۍ دٔسۍ فٲیدٕ یِیہِ تۄہہِ ییوٕ سانہِ دٔسۍ تہٕ تیٚلہِ کیاہ چھُ کار کَرُن توتہِ کینژھا گَژھِ نا کٔمی تہِ گژھٕنۍ وٕچھ اگر مےٚ پَنٛداہ سوٗٹ چھِ سُوٕنۍ کوٹ پتلون چھُ سُوُن کمیٖز یزار زٕ ژور چھِ سُوٕنۍ تِمن گَژھِ نا کم گَژھُن کینہہ پاکستانی چھِ مےٚ ستھ سوٗٹ سُوٕنۍ تِمن کٔرو کینہہ کٔمی اگر تِم تُہۍ شےٚ ہتھ چھِو ہیوان أکس سوٗٹس وۄنۍ گَژھِ نا مےٚ کم کینہہ سَتن سوٗٹن نہ تھوڑا بہت کٔرو وۄنۍ یا آ اچھا ٹھیٖک چھُ سمپٕل سوٗٹن کٔرِو نہ کم کینہہ تِم تہِ چھِ مےٚ پانٛژھ سَتھ سُوٕنۍ اچھا وۄنۍ کر اَنکھ بہٕ تِم وۄنۍ کَر مطلب دیِو مےٚ تُہۍ تِم سُیِتھ کوٗتاہ ٹایم لَگوٕ تۄہہِ تِمن سُوٕنس سوٗٹن پَنٛداہن کوٹ پتلون کمیٖز یزار ژور نہ تیوٗت نہٕ مطلب اَسہِ چَھنا جلدی تِمن وۄنۍ ؤنِو تُہۍ مطلب کوٗتاہ ٹایم لَگوٕ تۄہہِ دہ پنداہ دۄہ لگنا رٮ۪تھ لَگیا اچھا ٹھیٖک تہٕ یہِ وۄنۍ کٔرو کم کٔرۍ زیو وۄنۍ کینہہ تہٕ اچھا ٹھیٖک چھُ تیٚلہِ انہٕ بہٕ تہٕ کینہہ چھُنہٕ تیٚلہِ اچھا تُلِو بِہو خۄدایس حوال اسلامُ علیکم وعلیکم سلام